اگر أسۍ وٕچھو گۄڈٕنیُکُے سوال اگر نہٕ وٕنۍکٮ۪نَس کٲنٛسہِ کٔشیٖرِ منٛز کانٛہہ بَچہٕ چھِ ہٮ۪کان پٔرِتھ کِہیٖنۍ گورمٮ۪نٛٹَن چھِ وٕنۍکٮ۪نَس تِم سکوٗل کھوٗلۍمٕتۍ گورمٮ۪نٛٹ سکوٗل یِمَن منٛز نہٕ گۄڈٕنٮ۪تھٕے فیٖسٕے چھِ پٮ۪وان بَرُن یا أسۍ چھِ وٕچھان کہِ تِمہٕ سٕکالَرشِپ چھِ دِوان گورمٮ۪نٛٹَس دِوان اگر وۄنۍ کٲنٛسہِ فیٖس تہِ پے بَرُن تٔمِس چھِ سٕکالَرشِپ دِوان تٔمِس چھِ تِم پونٛسہٕ تَران واپَس یا اگر أسۍ بیٚیہِ وٕچھو کہِ رِزَرویشَن رِزَرویشَن کیٛاہ مطلب اگر کانٛہہ بیکوٲڈ چھِ تٔمِس چھِ دَہ پٔرسَنٛٹ گۄڈٕنٮ۪تھٕے تِمَن خٲطرٕ چھِ الگ سٕٹیٹ گوٚو اگر کانٛہہ برٛونٛہہ کُن چھُ فاروٲڈ چھِ اَصٕل چیٖز چھِ اوپُن میٚرِٹ چھِ تٔمِس چھِنہٕ کٕہۭنۍ پرٛابلِم گَژھان تٔمِس چھِ یِوان اَصۭلا پٲٹھۍ یِوان تٔمِس سۭتۍ تہِ اَصٕل سۄ تِژھ ہِچ فاروٲڈٕے آسان گوٚو سُہ ہیٚکہِ کالِفَے کٔرِتھ بیٛاکھ یُس نَفَر چھِ گامَن منٛز بَسان یا یُس پَہاڑَن پٮ۪ٹھ چھِ نَفر بَسان سُہ چھِنہٕ ہٮ۪کان کالِفَے مارکٕس چھُنہٕ سُہ ہٮ۪کان أنِتھ کیٚنٛہہ گوٚو تَمہِ خٲطرٕ چھُ یہِ ضوٚرتھ کہِ اِنسانَس پَرُن